بہٕ چھَس کران یہِ کیب کینسل تِکیازِ یَتھ لوکیشنہِ پٮ۪ٹھ مےٚ ڈریورَس ایڈرَس اوس دیُمُت سُہ ووٚت نہٕ ٹایمَس پٮ۪ٹھ کیٚنہہ تِکیازِ وَنۍ ہٮ۪کۍ نہٕ مےٚ کٔہیٖنۍ تہِ کٲم نیٖرِس اَمہِ باپَتھ چھَس بہٕ کران یہِ کٮ۪ب کٮ۪نسَل وَنۍ